اَسلام علیکُم تُہۍ چھِو کٮ۪م خاب سٕٹور لال چوک پٮ۪ٹھ بہٕ چھَس بازِلا مےٚ اوس اکھ سوٗٹ اَتہِ آرڈر کوٚرُمُت یَتھ مےٚ ڈٮ۪لؤری اٮ۪ڈرَس اوس دیُتمُت اولڈ سٮ۪کٹرٛیٹ جہانگیٖر چوک سِری نَگر مَگر بہٕ چھَس نہٕ وۄنۍ تَتٮ۪ن وٕنۍکٮ۪س دٔستی بہٕ چھَس نہٕ وٕنۍکٮ۪س تَتٮ۪ن پانہٕ کِہیٖنۍ تَمہِ موٗجوٗب چھُ مےٚ تَمیُک ڈٮ۪لؤری اٮ۪ڈرَس چینٛج کَرُن تہٕ تَمیُک نوٚو دٮ۪لؤری اٮ۪ڈرس چھُ لال منٛڈی سری نَگر مےٚ چھُ اُمیٖد زِ تُہۍ کٔرِو یہِ مےٚ نٔیِس اٮ۪ڈرسَس پٮ۪ٹھ اٮ۪وٮ۪لیبٕل صحیح وقتَس پٮ۪ٹھ تہٕ باقٕے چھَس بہٕ تکلیٖف خٲطرٕ معٲفی یَژھان